وَعلیکُم اَسَلام اَہَن حظ اصٕل پٲٹھۍ تُہۍ چھِوٕ حظ ٹھیٖک اَہَن حظ اَہَن حظ یہِ چھُ سونُے بیٛوٗٹیٖک اَہَن حظ أسی حظ چھِ سٲرِی سوٗٹ ایویلیبٕل تُہۍ حظ ہیٚکِو کُنہِ تہِ ساتہٕ یِتھ وِنٹر سَمر ییٚمہِ ٹایپٕکۍ سوٗٹ تۅہہِ ضروٗرت چھِ اَسہِ چھِ تَمہِ ٹایپٕکۍ سوٗٹ أسۍ حظ چھِ چھِ پُلوامہِ ہاے فاے بیٛوٗٹیک یہِ حظ چھُ بَس سِٹینٛڈس نِش حظ چھُ یہِ تُہۍ ہیٚکِو کُنہِ تہِ دۅہ یِتھ آتھوارٕ ؤرٲے اَہَن حظ آتھوارِ دۅہ چھُ آف آسان اَتہِ میلنو تۅہہِ پرٛتھ ٹایپٕکۍ سوٗٹ واریاہَن سَستہٕ ریٚٹس پیٚٹھ مگر تِم چھِ واریاہ اصٕل سوٗٹ آسان اسہِ حظ چھِ سیٚلٕز میٚن تہٕ پانہٕ چھِ منٛزٕ مَنٛزٕ چھِ آسان أتۍ اَسہِ حظ چھُ امہِ وَرٲے تہِ واریاہ بیٛوٗٹیک پُلوٗٲمِسٕے منٛز تہٕ أسۍ چھِ منٛزٕ آسان اتہِ تہٕ منٛزٕ آسان باقین بیٛوٗٹیکن منٛز تہِ ٹھیٖک حظ چھُ تُہۍ اگر پَنٕنہِ فرٛینٛڈٕ ویٚنٛڈٕ آسان بیٚیہِ کانٛہہ آسہِ ہَمسایہِ آسہِ تُہۍ ہیٚکِو تِمَن سارنٕے ؤنِتھ زِ تُہۍ یِیِو سٲنِس بیٛوٗٹیکَس پیٚٹھ اتہِ وُچھِو تُہۍ پَلو اَسہِ حظ چھُ واریاہ خوٗبصوٗرت سوٗٹ ٹھیٖک حظ چھُ